وۄستا ژٕ وَن مےٚ اَسہِ کوٗتاہ ٹایم لَگہِ کۄلگوم تام واتنَس یَتھ چھُ ٹرٛیفِک جیم اگر ژٕ جلدی ہیٚککھ کٔرِتھ تہٕ أسۍ نِمو بدل کانٛہہ روٗٹ مےٚ چھِ اہم مجبوٗری مےٚ چھُ اَکھ بجے تام کۄلگوم واتُن مےٚ چھِ أرجںٛٹ کٲم یَتھ لَگہِ واریاہ ٹایم مےٚ باسان یتھ چھُ جام واریاہ زیادٕ تہٕ مےٚ باسان تُہۍ کٔرِو کوٗشِش أسۍ گژھو بَدل کُنہِ روٗٹہٕ أسۍ وٕچھو کانٛہہ بدل کانٛہہ روٗٹ یَپٲرۍ ٹرٛیفِک کَم آسہِ وٕنکیٚس تہٕ أسۍ کَرو جلدی تَپٲری مےٚ چھِ اہم مجبوٗری تہٕ یَپٲرۍ چھُ باسان یَپٲرۍ لَگہِ زیادٕ ٹایم